اوترٕ کریٚیہِ مےٚ آن لاین شاپِنگ مےٚ اَنیٚیہِ تٔمہِ پٮ۪ٹھ ڈی ٹین فیس پیک بیٚیہِ ڈی ٹین فیس واش اَنیٚیہِ مےٚ تٔمہِ پٮ۪ٹھ بیٚیہِ اَنیٚیہِ مےٚ ڈی ٹین کریٖم مگر تِمو سۭتۍ دوٚد مےٚ بُتھ تہٕ مےٚ گٔے بٕتھِس گٔدۍ تہٕ بیٚیہِ گٔے مےٚ واریاہ زیٛادٕ خۄشکی بٕتھِس زِ بہٕ چھس کران سارِنے اپیٖل کہ تِم متہٕ أسۍ تن کران آن لایِن شاپِنگ بیٚیہِ تہِ نایکا پٮ۪ٹھ زِ تٔمہِ سۭتۍ دوٚد مےٚ بٕتھ مےٚ گٔے واریاہ زیٛادٕ اٮ۪لرجی مےٚ لٔگۍ تَتھ بٕتھِس پتہٕ واریاہ زیٛادٕ پونٛسہٕ بلاے زِ مےٚ کوٚر واریاہ زیٛادٕ ٹریٖٹمِنٹ بہٕ گٔیس واریاہن زیادٕ واریاہَن ڈاکٹرن تہِ مےٚ لٔگۍ واریاہ سٮ۪ٹھاہ پونٛسہٕ بلاے اَتھ بُتھس ٹھیٖکھ کرنہٕ موجوٗب زِ بہٕ چھس سارِنےٕ کران اپیٖل زِ تِمن یہِ تہِ اَنُن آسہِ تِمہٕ آنن سُہ دُکانس پٮ۪ٹھ نہ کہ آن لایِن شاپِنگ کرن